گۄڈٕنِچ کتھ چھِ انڈٮ۪ن پالٹکس گۄڈٕنٮ۪تھٕے ونہٕ بہٕ کتھ اکھ گۄڈٕنٮ۪تھ چھِ کتھ اکھ چھِ یُس کتابن پٮ۪ٹھ لیٖکھِتھ اگر یِم سُہ اٮ۪پلاے کرَن مےٚ چھُ باسان انڈیا واتہِ خبر کوٚت مطلب یُس یوٗ اٮ۪س اے دپان چھِ أسۍ سۄ چھِ آز کونٹری سۄ چھِ أسۍ دپان مطلب سۄ چھِ نمبر ون کونٹری مطلب یہِ چھِ تٔمِس پتھ تِژھ مطلب چھِ باسان یہِ انڈیا پالٹکس مگر یۄس پُلٹکل پارٹی چھِ مگر اگر تِم کران تتھ پٮ۪ٹھ کامہِ یہِ کِتابن پٮ۪ٹھ لیٚکھِتھ چھُ اگر تِم کرَن تِم کامہِ مےٚ چھِنہٕ پیی یہِ کیٛاہ بنہِ کیاہ واریاہ واریاہ مطلب انڈیا بنہِ واریاہ اصل کونٹری مطلب یوٗ اٮ۪س اے یس نیہِ یہِ وِتھ اِن وِتھ اِن منتھٕ نیہِ تٔمِس یہِ پتھ آرام سان باقٕے مطلب ڈیموکریسی مےٚ چھنہٕ باسان گۄڈٕنٮ۪تھٕے انڈیا چھیی نہٕ ڈیموکریسی ییٚتہِ چھِ ونان انڈیا اِز ڈی انڈیا انڈیا انڈیا چھےٚ ڈیموکریٹِک کونٹری مےٚ چھُ باسان نہ کپٲرۍ چھ مےٚ باسان تِکیٛازِ نہ چھُ ییٚتہِ ایکویلٹی تمہِ حساب ہپٲرۍ کتابہِ پٮ۪ٹھ آسان لیکھِتھ رایٹ ٹو ایکویلٹی بِفور لا کپٲرۍ چھِ ییٚتہِ ایکویلٹی بِفور لا ایوری باڈی ہر کُنہِ جایہِ چھ ڈسکرمنیشن أسۍ ہٮ۪کو نہٕ ملطب مطلب أکِس أکِس پیٖنتس پٮ۪ٹھ یہِ ڈسکرمنیشن انڈیا پالٹکس کرن دوٚیم کتھ اتھ منٛز بہٕ چھُس دپان وۄنۍ وۄنۍ چھُ بہٕ کران أکِس لیڈرس چھُس بہٕ کران صرف یُس مطلب بہٕ چھُس یژھان سُہ گوٚژھ یُن پاورس منٛز سُہ گوٚس یُن سانہِ یوٗنین یوٗنین ٹریٹری چھُس بہٕ یژھان سُہ گوٚژھ یُن تِکیٛازِ یُس دہلی منٛز آو گۄڈٕنٮ۪تھٕے تِکیٛازِ یِم تٔمۍ سٕنٛز مےٚ کامہ وٕچھ پتھ کُن پتھ کُن یِم مےٚ تٔمۍ سٕنٛدۍ کامہِ وٕچھ مطلب تٔمۍ چھُ یُس سُہ بیکوٲڑ اکھ انسان اوس سُہ کوٚر تٔمۍ فاروٲڑ تھوڑا مطلب تٔمِس اکہِ اکہِ حساب ییٚمہِ حساب سُہ یژھان اوس ملطب پکُن تمہِ حساب دِیُت تٔمۍ تٔمِس مطلب سُہ صلٲحیت دِژ تٔمۍ تٔمِس اٮ۪فٲڈ اٮ۪فوڈیبٕل کر کٔرۍ تٔمۍ ہر کانٛہہ چیٖز اگر سُہ تٔمِس یُس ناو چھُ تٔمِس چھُ ناو کیجرِوال اگر سُہ ییہِ مطلب یتھ منٛز لیٖڈر ایز اےٚ لیٖڈر اگر سُہ ییہِ بہٕ چھُس کران تٔمِس چھُ بہٕ کران واریاہ مطلب سپوٹ تہٕ باقٕے یُس کتابن پٮ۪ٹھ لیکھِتھ سُہ کٔرِو اٮ۪پلاے باقے چھُنہٕ کہیٖنۍ اگر بہٕ چھُس یژھان آ اگر سُہ اگر سُہ مطلب یہِ کٔشیٖرِ منٛز یی تہٕ بہٕ چھُس یژھان بہٕ ہسا بناو تٔمِس سۭتۍ پارٹی اکھ تِکیٛازِ مےٚ چھُ شوق اکھ کہِ یہِ پارٹی بناونس چھِ مےٚ شوق اکھ چھُ واریاہ بہتر مےٚ شوق اکھ